کشِیرِ منٛز چھِ واریاہ جایہِ یِمَن پٮ۪ٹھ چاہے مُسلمان چاہے ہِنٛدۍ پَنٕنۍ بٔڑۍ دۄہ مَناوان چھِ شیخ العالم سُنٛد بوٚڑ دۄہ چھِ یِوان ژرٛارَس منٛز مَناونہٕ یِتھَے کٔنۍ چھِ بَٹہٕ مَناوان بوٚڑ دۄہ کھیٖر بھَوانی منٛز یا حضرَت بَل دَرگاہَس منٛز چھِ یِوان بوٚڑ دۄہ مَناونہٕ یَتھ منٛز نٮ۪مازِ پَتہٕ چھِ ٹٲٹھ نبِیصلى الله عليه وسلم سُنٛد مویے مُبارَک ہاونہٕ چھِ یِوان یِتھَے کٔنۍ چھُ سِکَن ہُنٛد بوٚڑ دۄہ تہِ یِوان مَناونہٕ واریَہَن واریَہَن گُردُوارَن منٛز راجپورٕ تٔحصیٖلَس منٛز چھُ اَکھ عَلاقہ یَتھ درٛبہٕ گام چِھ وَنان تَتہِ تہِ چھُ اَکھ سِکَن گُردُوارا تَتہِ چھُ یِوان بِہتریٖن طریٖقَس منٛز یِہ دۄہ مَناونہٕ تہٕ تَتہِ چھُ جورٕ خوشہِ سان سٲری سِکھ جَمع گژھان تہٕ پَنُن بوٚڑ دۄہ مَناوان یِتھَے کٔنۍ تَمام چاہے سۄ بَٹَن ہِنٛز جاے چِھ چاہے سۄ مُسلمانَن ہِنٛز جاے چھِ چاہے سۄ ہِنٛدوٗوَن ہِنٛز جاے چھِ تِم چھِ پنٛنٮ۪ن پنٛنٮ۪ن بٔڑۍ دۄہَن پٮ۪ٹھ جَمع گژھان تہٕ تِمَن پنٛنٮ۪ن پنٛنٮ۪ن جایَن ییٚتٮ۪ن تِمَن یِم دۄہ مناوٕنۍ چھِ آسان جو زورٕ خۄش سان خُشی سان یِم دۄہ مَناوان